آ پوٚز چھُ یِم یِم فون کٔرۍ یِمو کٔرۍ یِم شُرۍ خراب یِم چھِ زیادٕ فون وٕچھان یِم چھِ نہٕ کِتابہٕ پران گیمہٕ چھِ نہٕ نیبرِم گِندان یِم تیٖژٕ کیٚنہہ کِرکَٹٕچ چھ نہٕ آز کٮ۪ن شُرین پیی أزکین شُرٮ۪ن گے خٲلی پَبجی بیٚیہِ بی جی ایم آی کیاہ تام گیمہٕ یِم گے کینڈی کرش بیٚترِ أزٕکۍ شُرۍ چھِ یِمے گیمہٕ گِندان بہٕ چھُس دَپان اکھ أزکین شُرٮ۪ن گژھِ یِن موٹویٹ گژھِنۍ یِمن گژھِ گرِکۍ گژھن فون نِنۍ لگ بگ ٹایمَس خٲطرٕ یِمن گژھِ مَزٕ ہاوُن بٔڑۍ گژھن گِندٕنۍ گیم نیبرٕ کَنۍ یِم گژھِ ہاوٕنۍ سُہ اٮ۪کسایٹمینٹ ہاوٕنۍ اَصٕل پٲٹھۍ گژھن گیم گِندٕنۍ بٔڑۍ بیٚیہِ گژھین یِم پروگریم یِنۍ کرنہٕ اَمہِ فونہٕ نِش تھاوٕنۍ دوٗر یِمن بَچن سکوٗلن دوران سکوٗلن منٛز گِندناوٕنۍ بَچہٕ پَتہٕ ہاون یِمن یِمَن گیمَن کوٗتاہ مَزٕ چھُ لگان گِندنَس ییٚلہِ یِتھ کَنۍ ییٚلہِ شُرۍ شُرس چھُ گژھان دٮ۪ماغ بَنان اکہِ قٔسمُک سُہ چھُ پَتہٕ یِمن گیمَن کُن لگان یِم ٹیٖچر چھِ ٹیٖچر تہِ گژھَن نہٕ فون چلاوٕنۍ سکوٗلن منٛز زیادٕ کیٚنٛہہ بیٚیہِ گژھِ نہٕ شُرین یُن سکوٗلٕچ کٲم یۄس چھِ سُہ گژھِ نہٕ یَتھ فونَس پٮ۪ٹھ یِنۍ زیادٕ شُرین تراونہٕ کیٚنٛہہ تَمہِ سۭتۍ چھُنہٕ شر فون فونَس کُن لگان زیادٕ تہٕ یم چھِ نہٕ ہٮ۪کان نہ ہیکان گِندِتھ نہ باقی کامہِ ہٮ۪کن کٔرِتھ ییٚلہِ فونَس کُن لوٚگ شُر تہٕ اِنسان کیاہ کَرِ کٲم گژھِ اِنسان تھاوُن کاپی کِتاب پٮ۪ٹھ بیٚیہِ ییٚلہِ گِندنُک موقع آسہِ ییٚلہِ شُرِس آسہِ دَپُن گِند تیٚلہِ گژھِ ٹیٖچر تہِ اٮ۪کسایٹمینٹ ہاوُن زِ اَتھ منٛز کوٗتاہ مَزٕ چھُ گیمہِ گِندنَس تہٕ تِتھَے کَنۍ کرِ پَتہٕ اِنسان ہیٚکہِ گِندِتھ یِمن شُرۍ گژھَن یِمن یِم گژھَن موٹِویٹ گژھَن یِم گِندَن یِم گیمہٕ یِم اَوُٹ ڈور گیمٔز مطلب کِرکٹ بیترِ ہٮ۪کَن یِم پَتہٕ نیبرٕ کَنۍ آرام سان گِندِتھ یِم گژھَن نہٕ پَتہٕ پَتہٕ ہیٚکہِ نہٕ فون یِمن دربٕدر کٔرِتھ یا یِمن دی نہٕ فون رُکٲیِتھ پتہٕ نیبرِم گیمہٕ گِندنہٕ نِش کیٚنہہ اَلبتہ یِم تُلَن یِم کرَن پَتہٕ فون یِم تھٲوٕنۍ فون پَتھر یِم لاگَن گِندُن بیٚیہِ گژھِ یِمن کِتابَن سۭتۍ تہِ اَصٕل بیٚیہِ فون چلاوَن نہٕ شُرۍ زیادٕ کیٚنٛہہ